ہیٚلو اَسلام علیکُم تُہۍ چھِو حظ ٹھیٖک مےٚ حظ ٲسۍ کَرٕنۍ یہِ نٔرٕس چھِ مےٚ ٲسۍ تٔمِس سۭتۍ ضروٗری تھوڑا کَتھ ٲس کَرٕنۍ سَجیشن اوس نِنۍ آ ڈاکٹر نِس مُطٲنِق ڈینٹِسٹَس آ تہٕ یہِ اٮ۪کچُؤلی مےٚ حظ ٲس یہِ دَنٛدَس اوترٕ پٮ۪ٹھ واریاہ زیادٕ دَگ مےٚ ٲسۍ واریاہ پرٛابلِم باسان دَنٛدَس اَز گٔے اَتھ زٕ ژور رٮ۪تھ آ مےٚ ٲسۍ کٔرمٕژ اَتھ فِلِنٛگ اٮ۪کچُؤلی اوس آمُت اَتھ کیٛاہتانۍ کیوِٹی باسان مےٚ ٲسۍ اَتھ فِلِنٛگ حظ کٔرمٕژ تہٕ تَمہِ پَتہٕ کرِ مےٚ اَمہِ روٗٹ کینال ہُہ یہِ تہٕ ڈٮ۪نٛٹِسٹن حظ تہٕ مَگر مےٚ چھُ ؤنہِ تہِ باسان اَتھ حظ دَگ اَز گٔے اَتھ اوس ٹیمپٔریری فِلِنٛگ مےٚ کٔرِتھ مَگر مےٚ چھُ ؤنہِ تہِ اَتھ واریاہ دَگ باسان تہٕ بہٕ ٲسٕس وَنان بہٕ یِمہٕ ہا بیٚیہِ بہٕ دیٛاوٕناوہا چیک اَپ یہِ کَر چھُ آسان ایٚویلیبٔل ڈاکٹر اَچھا اَچھا اَچھا اَچھا تہٕ یہِ کَر کَر حظ چھُ ایٚویلیبٔل ڈاکٹر آسان کَمہِ کَمہِ دۄہ چھُ آسان ایٚویلیبٔل یہِ آسہِ آسان آلٹٕرنیٹ ڈِفرَنٛٹ دۄہن منٛز ایٚویلیبٔل کنٹِنیٛوٗ چھُ حظ آسان وِیٖکَس

اَچھا ژَنٛدٔر وارِ تہٕ بیٚیہِ آ جُمعہ دۄہ اَچھا اَچھا تہٕ بیٚیہِ ؤنِو حظ مےٚ یہِ چھُ نہٕ حظ اَز مطلب اَز چھِ سردی تۄہہِ چھَو پَتہٕے اَمہِ سۭتۍ چھُ مےٚ تٔرٕنۍ ترٛیش چھِنا چٮ۪وان تَمہِ سۭتۍ چھُ مےٚ زیادٕ باسان سُہ آم ہوٚل چھُ مےٚ پٮ۪وان دَنٛدَس واریاہ ؤنکٮ۪نَس مطلب وُنہِ چھُس بہٕ تھوڑا بہت چھُس آوُر آ کیٚنٛہہ دۄہ پَتہٕ اِمہٕ ہا بہٕ ڈاکٹرَس نِش ایپوایِنٛٹ مٮ۪نٛٹہٕ یہِ آ وِزِٹِنٛگ خٲطٔر تہٕ مَگر تیٖتِس ٹایمَس کیٛاہ روزِ سَجیشَن بہٕ کیٛاہ کھٮ۪مہٕ چٮ۪مہٕ تِکیٛازِ مےٚ چھُ عام ہوٚل ییٚلہِ بہٕ صبُحٕے وۄتھان چھَس بہٕ چھَس بُتھ چھَلان تہٕ کۄلکَس چھَس بہٕ کران تہٕ اَتھ چھُ مےٚ دَنٛدَن پٮ۪وان یِہَے زَہر ہِیٛٮوٗ تہٕ مےٚ چھُنہٕ باسان کیٚنٛہہ تٔرٕنۍ ترٛیش چھِ مےٚ سَجیسٹ کَرٕنۍ اَچھا اَچھا بیٚیہِ چھُ یہِ بیٛاکھ چیٖز حظ مطلب یہِ چھُنا حظ برٛیش کران تَمہِ ساتہٕ تہِ چھُ حظ یُس سُہ پیسٹ چھُ آسان دنٛدَس کُن برٛیش چھُ لَگان تھوڑا بہت مطلب معموٗلی برٛیش چھُ لَگان اوٚکُن اَنٛدر کُن تِکیٛازِ یِتھ چھُ گوٚومُت سُہ اکھ دوٚب ہیٛوٗ دَنٛدس مےٚ تہٕ اوٚکُن چھُنہٕ حظ لَگان یہِ برٛشَ لگان اَتٮ۪تھ چھُ مےٚ پَتہٕ خَطر ناک مےٚ چھُ باسان مےٚ چھُ برٛیش کَرُن یہِ فِلحال ترٛاوُن اَچھا اَچھا اَچھا تہٕ یی یِو تُہۍ اَز چھُنہٕ حظ یہِ سردی تہٕ چھُ ہُہ بہٕ چھَس ترٛاوان اٮ۪کچُؤلی بہٕ چھَس ترٛاوان مطلب تھوڑا سۅکھ بُل ترٛیش چھَس بہٕ چٮ۪وان زیادٕ تٔرٕنۍ تہٕ وۅنۍ گوٚو مَنٛزٕ تیٚلہِ واریاہ ٹایمہٕ پَتہٕ چھِنہٕ حظ کھٮ۪وان کیٚنٛہہ مطلب آ کُنہِ ساتہٕ چھُ آسان راتَس چھُنہٕ آسان کِہیٖنٛۍ کھٮ۪ومُت راتَس چھُ آسان خٲلی ماوُتھ صبُحٲے چھِنہٕ حظ برٛیش کران پَتہٕ چاے چٮ۪وان تٮ۪تھ تہِ چھُ مےٚ باسان دَگ تہٕ تَمے باپَتھ ٲسٕس بہٕ یَژھان ایپوایِنٛٹ مٮ۪نٛٹ رَٹٔنۍ تہٕ تُہۍ تھٲوزیٚو میٛون یہِ کٔرِتھ حظ ڈِٹیلٕز سوزہو بہٕ تۄہہِ پانٕے پَتہٕ ٹھیٖک چھِ حظ اَدٕ حظ چَلو ٹھیٖک حظ چھُ شُکرِیہ اللہ حافِظ